وعلیکم اسلام اسلامُ علیکم آ تۄہہِ کوٚت چھُو گَژُھن آ بیٚمِیُنۍ تامَتھ لَگنو سَتَتھ رۄپیہِ کِراے آ تَتھ لَگیٚو کِراے زیادٕ اَگر کَھسُن چھُو تۄہہِ تہٕ کھٔسِو ؤلِو تَتھ لَگوٕ مگر کِراے تھوڑا زیادٕ تَتھ لَگہِ برابر ہَتھ رۄپیہِ اگر بیمِیُن ہیٚور چھُو مگر گَژھُن نہ نہ ہورٕ چھِنہٕ حٲز بٲقٕے بٲقٕے آٹو والٮ۪ن نِش گَژھِو تُہۍ ہیٚکو تِم چھِ ہیٚوان اَکھ ہتھ ڑۄڑ ہَتھ رۄپیہِ ہیٚوان اَکھ ہَتھ ترٕٛہ ہیٚوان سٲری بہٕ چھُس کَران کَنسیشن واریاہ زیادٕ نہ حظ نہ ہَتھ روپیہِ حٲز لَگہِ اگرحٲز ہَتس پٮ۪ٹھ ژےٚ کھَسُن چھُے تہٕ ہَتس پٮ۪ٹھ حٲز نہٕ حٲز تُہۍ کٔریو بیٚیہِ تُہۍ کٔریو باکین آٹو آٹو والٮ۪ن نِش تہٕ کٔرِو بیٚیہِ تہٕ معلوم ییٚتہِ چھِ واریاہ زیادٕ آٹو وٲلۍ نہ حٲز نہ پَنٛژاہ چھَنہٕ ٹھیٖک گَژھان کیٚنٛہہ ہمشیرا نہ حٲز نہ پَنٛژاہ چھَنہٕ ٹھیٖک کیٚنٛہہ مےٚ چھِنہٕ حٲز تَتَھ تامَتھ تیٖل دَزان حٲز مےٚ اَتھ تَتَھ تامَتھ بیٚیہِ چھِ اَسہِ تمہِ اَندٕک آٹو وٲلۍ یِم آسان چھِ تُِم چھِ اَسہِ رَٹان تِم چھِ تَتہِ کَران بع عزتی حٲز نہ حٲز نہ پَنٛژاہ پٮ۪ٹھ گَژھنہِ کیٚنہہ برابر دِیو تُہۍ ہَتھ رۄپیہِ تہٕ تیٚلہِ ہیٚکہِ گٔژِھت اچھا نیر ؤنۍ گے نیر ؤنۍ دِ شیٖتھ رۄپیہِ نہ نہ شیٹھن پٮ۪ٹھ گَژھنہٕ کیٚنٛہہ نہ نہ نہ نہ نہ شیٹھ نہٕ مےٚ دَزِ نا حٲز اتھ تیٖل مےٚ گَژھنہٕ حٲز گاٹہٕ مےٚ لَگہِ نا حٲز گاٹہٕ مےٚ چھُنا ژیٖر عیالس کھیاوناوُنۍ بہٕ کیاہ کھیاوناوٕ عیالس نہ پریٚزَنٹیشن چھِ سہٕ ژٕ ژٕ کیاہ ژٕ کیازِ درٛیَکھ گَرِ چھٔنی نہ حٲز ہمشیرا ژےٚ ژےٚ ما اوسی یُنۍ چھونُۍ گَرِ ژےٚ ٲسی نہ پونٛسہٕ اَنٕنۍ سۭتۍ نہ ژٕ چھُکھ نا ونان مےٚ چھِ پَے نہ ؤنۍ وَن مۄخصَرۍ وون کیا دِکھ ژٕ کیازِ تیٚلہِ ہیٚکَتھ بہٕ نِتھ تیلہِ چھی باقی آٹو وٲلۍ تِمن سۭتۍ تہِ اگر کَتھ کرَکھ اچھا ووٚں ون ژٕتہِ کۄتاہ دِکھ بےٚ ونان چھُسے مۄخصَری شیٖتھ رۄپیہِ اگر کھَسُن چھی تہٕ کھَس مے چھِ بیقہِ بیقہِ سوارِ تُلنہِ نہ نہ نہ وَلہِ ادٕ کیاہ کھس شیٖٹھن پٮ۪ٹھ وَلہٕ ادٕ کیاہ کھس اچھا یَپٲری چھہِ حٲز گَژُھن اچھا اچھا یہِ کیا ایٚکزام چھُو تُہۍ دُینۍ اے ؤلِو ؤلِو چَلٲیِو تیٚلہِ تُہۍ تیٚلہِ ہے نَسا ہے ایٚکسیٖڈنٛٹ زَن سا گو پَتہِ دیٖوَ پرٛیٚزنٹیشَن ہُتہِ نہ بہٕ چھُس پکان پَننہٕ نِس درمیانس پٮ۪ٹھ مےٚ بہٕ چھُس پکان اِتھٲے کٔنۍ بہٕ ہیٚکنہٕ تیز بہٕ ہیٚکہٕ یِتُۍ تیز پٔکِت آ یَپٲر ہا کھۄوُر اچھا اچھا اچھا اچھا یَتھ کیاہ وَنان یَتھ گامس اچھا یہِ چھا ہتھۍ پوٗر اچھا ؤنۍ کۄتاہ چھُ پَکُن اَدٕ کیاہ اَدٕ کیاہ